یۄس کَشمیٖری لَنٛگویج چھِ سۄ چھَنہٕ تیٖژاہ یِوان بولنہٕ کیٚنٛہہ سۄ چھِ یِوان صِرف کَشمیٖرَس منٛز بولنہٕ یِم کَشمیٖرٕکۍ لوٗکھ چھِ ییٚلہِ یِم آ بدل مطلب اِنٛڈِیا نٮ۪بَر چھِ گژھان پَتہٕ ییٚلہِ یِمَن سۭتۍ کٲشِرۍ لوٗکھ چھِ میلان تِمَن چھُ لَگان خۄش یِمَن سۭتۍ پَنٕنہِ لَنٛگویج منٛز کَتھ کَرُن یا اگر وُچھَو یِم یِم ییٚتہِ کَشمیٖرٕکۍ یِم سِٹوٗڈَنٛٹ چھِ تِم چھِ گژھان ییٚلہِ اِنٛڈِیا نٮ۪بَر تِم گَژھان کُنہِ جایہِ پَرنہِ تِم چھِ تَتہِ تَتہِ کٮ۪ن خلقن ہیٚچھناوَن کَشمیٖری تِکیٛازِ تِمَن چھُ سُہ پسنٛد لگان تِہُنٛد سُہ بولُن تِہٕنٛز سۅ کَشمیری لَنٛگویج بولٕنۍ یہِ چھِ اَکھ کَلچَرَل لَنٛگویج یۄس اَسہِ کَشمیٖرَس منٛزٕے یوت آ بولنہٕ چھِ یِوان یہِ چھَنہٕ باقِیَن جایَن کُنی جایہِ یِوان بولنہٕ